اَسلام وعلیکُم تُہۍ چھِو حظ پرٛنَسپُل سَر گورمینٛٹ سکوٗلٕکۍ آ بہٕ حظ چھُس بہٕ حظ چھُس تُہٕنٛدِ سکوٗلُک سِٹوٗڈَنٛٹ اکھ نایِنتھٕ کَلاسُک مےٚ حظ اوس اَسہِ حظ چھِ ٹیٖچر آلریڈی واریاہ اَصٕل تہٕ اَلبتاہ أسۍ ہسا ٲسۍ یَژھان ایکٔسٹرا کٔرکوٗلَم ایکٹیٛوٗٹیٖزَن منٛز تہِ پارٹ نِیُن یِتھٕ پٲٹھۍ حظ یِتھٕ پٲٹھۍ حظ سٲنۍ سکوٗل چھِنہٕ نِوان تِتھٕ پٲٹھۍ کِرکَٹ ٹیٖم پَنٕنۍ فُٹ بال ٹیٖم نہٕ نِوان کیٚنٛہہ مطلب یِم ڈِسٹرکٹ ٹورنامٮ۪نٛٹہٕ چھِ گژھان أسۍ تہِ ہسا چھِ تِمَن منٛز یَژھان پارٹِسِپٮ۪ٹ کَرُن آ تِم ٲسۍ بیٚیہِ تہِ آسان واریاہ ساینَس پرٛوجٮ۪کٹن منٛز چھِ یَژھان أسۍ اِنوالوٗ گژھُن پٔرسنلی چھِ فِزیٖکسٕکۍ پرٛوجٮ۪کٹ أسۍ کران تٔمِس تہِ ہیٚکہِ ایٚکٔسپٔرمٮ۪نٛٹ یٔمِس پنٕنۍ لیبہٕ منٛز چھِ کران تِمن بیٚسن پٮ۪ٹھ ہیٚکو أسۍ کیٚنٛہہ پرٛوجٮ۪کٹ بنٲوِتھ یِم أسۍ پَتہٕ نیشنل لیٚولہِ پٮ۪ٹھ تہِ ہیٚکہوکھ نِتھ آ مطلب حظ یِم ساینَس پرٛوجٮیکٹٕس چھِنہٕ حظ بیٚیہِ چھِ کیٚنٛہہ یِم سِٹوٗڈَنٛٹَن آسان باقِین ایکٹیٛوٗٹیٖزَن منٛز تہِ اِنٹرَسٹہٕ یِتھٕ پٲٹھۍ میٛوٗزِک چھُ آسان ڈانٕس چھُ آسان اَلبتاہ یُس سارِوٕے کھۄتہٕ زیادٕ اِمپارٹٮ۪نٹہٕ أسۍ وۅنۍ باسان سۄ چھِ باسان ساینَس پرٛوجٮ۪کٹ تہٕ بیٚیہِ سَپورٹٕس ایکٹیٛوٗٹیٖز آ تِم تہِ حظ آ بیٚیہِ چھُ نیشنَل لیٚولہِ پٮ۪ٹھ ٹیٖم نِنۍ ہے یہِ حظ یہِ یہِ حظ گٔیاے واریاہ اَصٕل اَگر حظ تُہۍ یہِ کٔرۍہوٗ کیٛازِکہِ ٹیٖچرَن مُتعلِق چھُنہٕ اَسہِ کٕہٕنٛے تہِ ڈاوُٹ یِم چھِ واریاہ اَصٕل اَلبتاہ یا ایکٕسٹرا کٔرِکوٗلر ایکٹیٛوٗٹیٖز منٛز چھِ أسۍ تھوڑا بہت لیک کران اَدٕ کیٛاہ حظ اَدٕ شُکرِیہ شُکرِیہ نہَ حظ نہَ شُکرِیہ حظ اَگر تُہۍ یِم کامہِ کٔرِو تہٕ سُہ گٔیو واریاہ اَصٕل